اۭں اَگر أسۍ کُنہِ تہِ جایہِ گژھو مےٚ باسان کَشمیٖرَس منٛز کانٛہہ تہِ ڈسٹرک نِمو أسۍ بہٕ چھَس واریاہن جاین ڈِسٹرک ہسپَتالَن منٛز گٔمٕژ چاہے سُہ ہندوارا ہٕچ کَتھ کرو بارہمولہ ہٕچ کَتھ کرو شہرٕچ کَتھ کرو یا کُنہِ تہِ جایہِ کرو سوپورٕچ یا کُنہِ تہِ جایہِ ہسپَتال چھُ یہِ چھُ اکھ بوٚڑ بارٕ اِشوٗ یتھ پٮ۪ٹھ انسانس کٲم پزِ کرٕنۍ تہٕ پنٕنۍ سٹریٹِجی پزِ اتھ منٛز چینٛج کرٕنۍ کیازِ کہِ ییٚلہِ تہِ کُنہِ جایہِ گژھو تتہِ چھِ ییٖژاہ بیڑ آسان سہل سہل چھُنہٕ وٲری یِوان بیٚمار چھُ صُبحٲے گژھان وٲر رَٹنہٕ خٲطرٕ تَتہِ چھُ آسان دُنیہٕکۍ پیشنٹ دُنیہکۍ مٔریٖز چھُ آسان بِہتھ تٔمِس چھُ نہٕ یِوان سَہل سَہل کٲنسہِ چھُ نہٕ یِوان تَتہِ وٲری اَگر صبُحٲے گژھِ ژورِ بَجہِ چھُ یِوان ترٛےٚ بَجہِ وٲر چاہے کُنہِ تہِ ڈاکٹرَس نِش گژھو یا کیٛاہ گژھو مےٚ چھُنہٕ تران سَمجھ کہِ اَتھ خٲطرٕ کیٛاہ چینجِز گژھان گژھنٕۍ مَگر گژھنٕۍ گژھن تِکیازِ چَلو کُنہِ ساتہٕ چھِ أسۍ کٲنسہِ ڈاکٹرس نِش گژھان تَتہِ گژھن آسٕنۍ زٕ ژور ڈاکٹر تٔتھۍ رِلیٹڑ آ یا مِثال کہِ طور پر کُنہِ ساتہٕ چھُ سِکِن ڈاکٹرَس نِش گژھان اَگر تٔمِس نِش گژھو ڈٔرمٹالجِسٹس نِش گژھو تَتہِ گژھِ نہٕ اَکُوے آسُن کیٚنہہ زٕ ژور گژھن آسٕنۍ تاکہِ تِم وُچھن ڈِفرنٹ پیشنٹن تَتہِ چھُ آسان اَکُوے ڈاکٹر بِہتھ تہٕ ہورٕ چھِ آسان پیشنٹ ہَتھ ہتہٕ بٔدۍ موٗجوٗد تہٕ تِم چھِ آسان بِچٲر لاینہِ منٛز بِہتھ چلو یہِ چھُ وۄنۍاکھ سَہل مَسلہٕ کانٛہہ چھُ آسان کُنہِ ساتہٕ مِثال کے طور پر زیادٕ بیمار چھُ آسان یا تیُتھ کانٛہہ چھُ آسان کہِ یُس نہٕ ہیٚکہِ اِنسان اِنتظار کٔرِتھ کیٚنٛہہ سُہ چھُ توٚتانۍ وارٕ گژھان بِچور بیٚمار یوٚتانۍ تٔمِس وٲرۍ پَنٕنۍ چھےٚ واتان توٚتانۍ چھُ سُہ آسان خَتٕم گوٚمُت نہ چھُ آسان تَتہِ بیٚہنُک ایٚرینجمینٹ تِمو تھومُت نہ ترٛیشہِ ہُند نہ کُنیُک نہ کُنہِ چیٖزُک بَس دۄہَس پیٚوان کھکھٕر دِنۍ تہٕ ژیٖر پَتہٕ مِلان ڈاکٹرَس نِش مُلاقات